آز ہسا چھِ سورُے بینکِنگ گژھان سیل فونَس پٮ۪ٹھ اِنسانَس ہسا چھُنہٕ پیٚوان بینکَس پٮ۪ٹھ گژھُن کیٚنہہ سُہ ہسا چھُ آز سورُے کران پَنٕنہِ سیل فون پٮ۪ٹھ چاہے اَگر تٔمِس پونسہٕ آسان دُنیا کِس کھنہِ تہِ کوٗنس منٛز ٹرانَسفر کَرٕنۍ یا رٔسیٖو کَرٕنۍ سیل فونَس منٛز بَڑٕنۍ زٕ دَبایِتھ ہسا چھُ سُہ ہٮ۪کان بیٚیہِ کُنہِ جایہِ پونسہٕ ترٲیِتھ تہِ پونسہٕ رٔسیٖو تہِ کٔرِتھ یہِ سا چھُ واریاہ ایزی آز گوٚومُت یہِ نہ سا چھُنہٕ برونہِم دور روٗدمُت کہینۍ ییٚتہِ ہسا لُکن پیٚوان اوس دۄہ پھٹرُن گژھُن بینکَس پٮ۪ٹھ تَتہِ اوس پیٚوان لٲنہِ منٛز بِہُن ٲسۍ پیٚوان پونسہٕ تراوٕنۍ یا پونسہٕ کَڑٕںۍ آز حظ چھُ سیل فونَس پٮ۪ٹھ سارے ٹرانزکشن گژھان تہٕ آز ہسا چھِ لُکھ پرٮ۪فر کران کَم کیس تہِ چَندَس تھاوُن تِکیازِ آز چھِ فی کُنہِ جایہِ کیو آر کوڈٕچ نیٹ بینکِنگ یوٗ پی ایۍ پیمیٚنٹ چھِ گژھان فی کُنہِ جایہِ تہٕ لُکھ ہسا چھِ آز کل واریاہ زیادٕ کَمفٲٹیبٕل فیٖل کران یِمو نَیو اَنٹرویشنو سۭتۍ تہٕ لُکھ ہسا چھِ واریاہ زیادٕ خۄش مگر کیٚنہہ فراڈ سِسٹم تہِ ہسا چھِ یِم اَتھ منٛز فراڈ چھِ کران تَتھ منٛز ہسا چھِ لُکن پَںٕنۍ غلطی آسان یِم ہسا پَنُن پٔرسٕنَل کَانفڈینشل کیٚنہہ چیٖزے چھِ آسان تِم چھِ شِیر کران بٲقین ستۍ یمہِ کہِ وجہ سۭتۍ تِمن لاس چھُ گژھان باقین اَتھ منٛز ہسا چھِ تیوٗت کَنفیوجن کیٚنہہ أکِس پَڑا لِکھ اِنسانَس خٲطرٕ ہسا چھُ واریاہ ایزی تہٕ باقٕے یُس اَن پَڑ چھُ سُہ کیاہ ہیٚکہِ کٔرِتھ تٔمِس چھُ کَنفیوجن گژھان کریٹ تہٕ بیٚیہِ چھُ واریاہ ڈِفکَلٹیٖز سُہ فیس کران باقٕے أکس پَڑا لِکھا اِنسانَس خٲطرٕ ہسا چھُ واریاہ ایزی چلاوُن